رِٹیل یا ہول سیل مارکیٹ چھِ تِم تِم مارکیٹ ییٚتہِ اَسہِ چیٖز ییٚتہِ اَسہِ سٲری چیٖز چھِ سَستہٕ ریٹَن منٛز سَستہٕ دامَن منٛز ملان تِکیٛازِ یِم باقٕے چیٖز باقٕے ییٚلہِ سَبَے چھُ گَژھان چیٖز تِم تِمن چھُ واریاہ ٹرانسپوٹ چارجٕس چھِ تِمن گژھان واتناونَس منٛز یُس خرچہٕ چھُ لگان سُہ تہِ چھُ تَتھ منٛز پَتہٕ برونٛٹھ کُن برونٛٹھ کُن برونٛٹھ کُن ایٚڈ سَپدان تہٕ تَمہِ پَتہٕ یِم گرٛاسری ہِنٛدۍ یا ویجِٹیبٕل یا سبزِیَن ہِنٛدۍ باو چھِ آسان سبزِیَن باو ییٚلہِ ہول سیلَس نِش چھِ واتان تِم چھِ آسان واریاہ کَم مگر ییٚلہِ تِم پَتہٕ برونٛٹھ کُن چھُ واتان برونٛٹھ کُن دُکاندارَن سَپلاے چھِ گَژھان تِمَن ہُنٛد بہٕ دام چھُ واریاہ بَڑان تِکیٛازِ یہِ چھُ یِم سبزی چھِ کٔشیٖرِ منٛز یِم سبزی چھِ تِم چھِ واریاہ زیادٕ واریاہ زیادٕ صاف آسان صاف پَتہٕ چھِ تِم آسان سَستہٕ تہِ مگر مٔنٛڈی منٛز اگر أسۍ اَنو تَتھ منٛز چھُ واریاہ سَستہٕ سَستہٕ اَسہِ ملان تہٕ یِم اَسہِ آنلایَن شاپِنٛگ چھِ یِوان کَرنہٕ آنلایَن شاپِنٛگ منٛز چھِنہٕ اَسہِ وٕنکٮ۪س کٔشیٖرِ منٛز یِم سبزی وَبزی دُکان درٛامٕتۍ وٕنہِ کیٚنٛہہ یا گراسری چھُ یا سبزی دُکان چھُ سُہ چھُنہٕ کٔشیٖر ہِنٛدۍ وٕنہِ تَتھ پٮ۪ٹھ تَتھ پٮ۪ٹھ سپُدمُت اَپلوڈ گٔمٕتۍ کیٚنٛہہ تَمہِ باپَتھ چھُ تۄہہِ یُس آنلایَن شاپِنٛگ چھِ اَتھ منٛز اوس اَسہِ واریاہ بہتریٖن اٮ۪کٕسپِری پیٖرِیَنس سُہ چھُ آنلایَن شاپِنٛگ چھِ واریاہ اَصٕل تہٕ تَمہِ پَتہٕ یُس چھُ آنلایَن شاپِنٛگ چھِ بہتریٖن اَصٕل آسان یۄس تَمہِ باپَتھ یُس ہر کُنہِ چیٖز ہر کُنہِ چیٖز چھُ تَتھ منٛز تَتھ منٛز اَسہِ لَبنہٕ یِوان اور کانٛہہ پریشٲنی چھَنہٕ اَسہِ سَپدان تَتہِ مگر کُنہِ کُنہِ ساتہٕ چھِ کہِ کیٚنٛہہ کیٚنٛہہ چیٖز آسان یِم یِم تہٕ یِم نہٕ اَسہِ بَرابَر چھِ ملان کیٚنٛہہ مٔنٛزۍ چھُ آسان تَتھ سایِز کَم اَسہِ چھُ آسان اَکھ سایز کوٚرمُت بیٚیہِ چھُ آسان بیٛاکھ سایز روٚٹمُت اور تَمہِ باپَتھ چھِ اَسہِ واریاہ تَمہِ وِز پریشٲنی سَپدان زِ ییٚلہِ أسۍ سُہ واپَس کَرنٕچ کوٗشِش چھِ کَران تَتھ چھِ لَگان پَتہٕ ہَفتہٕ کھَنٛڈ تَتھ چھُ لَگان پَتہٕ کینٛہہ دۄہ تَمہِ باپَتھ چھِ اَسہِ واریاہ زیادٕ مُشکِلاتَن ہُنٛد سامنہٕ کرنہٕ پڑ پٮ۪وان تہٕ تمہِ باپتھ چھُس بہٕ باقٕے یُس سُہ آنلایَن شاپِنٛگ چھِ سُہ چھِ بہتریٖن سے بہتریٖن آسان تَتھ چھُنہٕ کانٛہہ شِکایت اَسہِ